ہیٚلو اَسلامُ علَیکُم وعلَیکُم سلام

آ أسۍ چھِ آسان یِیٚتہِ جعہ دۄہ چھِ آسان اَسہِ چھُٹی تھٔومٕژ باقیَن دۄہَن چھِ أسۍ آسان سَتہِ بَجہِ پیٚٹھٕ أسۍ صُبحَن سَتہِ بَجہِ پیٚٹھ دَہہِ بَجہِ تام پَتہٕ شامَن پانٛژھ بَجہِ پیٚٹھٕ سَتہِ بَجہِ تام

اَہَن حظ سِمپٕل فِلِنٛگ تہِ کٔر لیزَر فِلِنٛگ تہِ سِمپٕل فِلِنٛگ چھِ گژھان سَستَے لیز لیزَر فِلِنٛگ چھِ گژھان تھوڑا ایٚکٕس پیٚنسِو تھوڑا تۅہہِ کۅس فِلِنٛگ چھُو کَرناوٕنۍ لیزَر فِلِنٛگ چھِ گَژھان اَصٕل سۅ چھِ ہؠکان گٔژھِتھ ساس اہَن حظ پگاہ ہیٚکِو تُہۍ یِتھ صُبحَن ییٖزیٚو تیٚلہِ دَہہِ بَجہِ تۅہہِ کَرناوِ ڈاکٹَر سُہ پانَے چَک اَپ وَک اَپ بِیٚیہِ کَرنو صفٲیِی وَفٲیِی تہٕ دَنٛدَن یہِ کَرُن آسہِ